ہیٚلو وعلیکُم سَلام آ اَصٕل پٲٹھۍ اَہَن حظ ٹھیکٕے عارفہٕ جان چھےٚ آ أسۍ چھِ شاپسٕے پٮ۪ٹھ ٹھیٖک اَسہِ حظ چھُ ایٚویلیبُل تُہۍ ؤنِو آ یہِ چھُ ایٚوَیلیبُل کیٚنٛہہ چھُنہٕ تُہۍ یِیِو یوٚتنس تۄہہِ یہِ وُچھو پنٕنہِ حِساب تہٕ کیٚنٛہہ چھُنہٕ تُہۍ یِیِو سٲنِس شاپَس پٮ۪ٹھ کَلَر چھُ واریاہ اَتھ منٛز تُہۍ ہیٚکِو پَتہٕ ییٚتنَس وُچھِتھ کَمہِ حِسابہٕ کُس کَلَر آسوٕ تۄہہِ ضروٗرت تُہۍ ہیٚکِو وُچھِتھ تُہۍ کیٚنٛہہ چھُنہٕ پَتہٕ یہِ چھُ یہِ ہَسا گژھِ ترٛےٚ ساس پٮ۪ٹھٕ گژھِ یہِ رینٛج پَتہٕ چھُ پانَس تام مطلب شےٚ ساس تہِ چھِ ترٛےٚ ساس تہِ چھُ ژور تہِ چھُ پانٛژھ تہِ چھِ آ سایز چھُ سورُے اَتہِ تۄہہِ کیٛاہ سایز چھُو یوان کیٚنٛہہ چھُنہٕ بَنہِ سَتھ تہِ بَنہِ کیٛازِ نیرِنہٕ ییٚلہِ مال آسہِ صاف تُہۍ وُچھِو پنٕنہِ حِساب تُہۍ تہِ وُچھو پَتہٕ کَمہِ حِسابہٕ کیٛاہ چھِ یہِ مطلب کَمپٔنی کۄس چھےٚ تُہۍ وُچھو پَتہٕ ییٚتِنس کیٚنٛہہ چھُنہٕ یِیوٗ تُہۍ شاپَس پٮ۪ٹھ یہِ تۄہہِ ضروٗرت آسو تہِ میلیوٕ تۄہہِ اَصٕل پٲٹھۍ یہِ چھُ گژھان پَتہٕ دَہ بَجے پَتہٕ شامچَن شیٚن تانٮ۪تھ آ چلو ٹھیٖک چھا کیٚنٛہہ چھُنہٕ اَدٕ کیٚنٛہہ چھُنہٕ أسۍ وَنو تۄہہِ چلو ٹھیٖک اسلامُ علیکُم